اَسلام علیکُم وعلیکُم سَلام ٹھیٖک چھِوا اَہَن حظ اَصٕل پٲٹھۍ سٲری چھِوا ٹھیٖک سٲری ٹھیٖک تُہۍ چھُوا گَرِ سٲری ٹھیٖک

ؤنِو کیٚنٛہہ چھُنہٕ پَراے ؤنِو کیٚاہ اَوا ٹھیٖک چھا

اَوا اَوا ٹھیٖک چھُ تھاوٕ جمع

اَوا گامہٕ پَتہٕ گامہٕ گژھان

چھِ آسان واریاہ قٕسمہٕ سورُے کیٚنٛہہ اَوا اَوا تُہٕنٛدِ خٲطرٕ اَوا یہِ چھُو ٹھیٖک یہِ ووٚنوٕ تۄہہِ واریاہ اَصٕل مَشوَرٕ سانہِ خٲطرٕ تہِ چھُ یہِ شو واریاہ اَصٕل کیٛازِ گژھن یِم گامہٕ پَتہٕ گامہٕ گَرٕ پَتہٕ گَرٕ یہِ چھُ اَصٕل واریاہ اَصٕل مَشوَر یُس تہِ یےَ چھُ واریاہ اَصٕل ؤری پَتہٕ ؤری اگر کوٗر اَکھ اَکھ زٕ زٕ نَکھٕ تہِ والہوکھ یہِ چھُ وار ٹھیٖک یہِ ووٚنوٕ تۄہہِ واریاہ اَصٕل مَشور اَدٕ بارس منٛز چلو وۅنۍ یِمَن زِٹھٮ۪ن وِٹھٮ۪ن سۭتۍ تہِ کَرو کَتھ نا اَتھ بارَس منٛز تہٕ اَتھ کَرو ضروٗر کیٚنٛہہ نَتہٕ کیٚنٛہہ بیٚیہِ بیٚیہِ ؤنِو تُہۍ بیٚیہِ ما آ فِل اَوا فِلحال کَرو أتھۍ پٮ۪ٹھ اَوا یہِ گژھِ واریاہ رُت یہِ گژھِ واریاہ رُت اَوا آچھا تُلِو تُلِو بِہِو کیٚنٛہہ چھُنہٕ پَرواے